وعلیکُم السلام ورحمة الله میون ناو حظ چھُ اُویس عبداللہ نجار میٲنِس والِد صٲبس چھُ ناو محمد عبداللہ نجار بہٕ چھُس کۄلگامہِ ضلعہ کِس أکِس لۄکٹِس مۄکٹِس گامس بوز کیلم بوزگٲم علاقس منٛز روزان تہٕ مےٚ چھِ تعلیٖم کٔرمٕژ بی ایس سی چھُس بہٕ وٕنکیٚن گۄڈٕنِچ یۄس مےٚ اِبتدٲیی تعلیٖم سۄ چھِ مےٚ پنٕنِسٕے گامہٕ کِس أکِس سکو لۄکٹِس سکوٗلس اِسلامیا مِڈل سکوٗلس منٛز حٲصِل کٔرمٕژ ایٹتھس تام ایٹتھہٕ پؠٹھ گوٚوُس بہٕ گامہٕ تھوڑا دوٗر اکھ زٕ کِلو میٖٹر کوٚر مےٚ ٹیٚنتھَس تام تہٕ ٹؠنتھہٕ پَتہٕ آوُس بہٕ بیٚیہِ واپس پَننِسٕے گامَس منٛز ییٚتہِ زَن اَسہِ ہایر سیٚکنڈری چھِ تہٕ کٔر مےٚ ہایر سیٚکنڈری ہٕنٛز تعلیٖم حٲصِل اَمہِ پَتہٕ دیُت مےٚ اَتھ اکھ ایٚکزام اکھ ایٚنٹرَنٕس ایٚکزام تہٕ گٔے مےٚ فاینٔلی سِلیکشن گورمینٹ میڈِکَل کالج ییٚتہِ زَن مےٚ بی ایٚس سی نٔرسِنٛگ ژورَن ؤرۍ یَن منٛز کَمپٕلیٖٹ کوٚر تہٕ وٕنکیٚن چھُس بہٕ رجسٹٲڈ نٔرس اینٛڈ مِڈ وایف جی ایٚم سی گورمینٹ میڈِکَل کالج سرینگرُک تہٕ پٕلان چھُ مےٚ فارین گژھنُک فارین گژھنُک چھُ مےٚ پٕلان کینٛہہ ییٚتہِ کیٛاہ چھُس نہٕ بہٕ جاب یَژھان کَرُن کینٛہہ